ہیٚلو اسلامُ علیکم یَتھ حظ اوس یہِ چھُنا اَسہِ زمیٖن اتھ دِمہٕ ہاو دیوار اگر تُہۍ تہِ کٔرہیٖو تھوڑا پہل تہٕ اتھ دِمہٕ ہاو دیوار تہِ کیٛازِ اَپٲرۍ چھِ ہوٗنۍ ووٗنۍ اَژان ٹھیٖک حظ چھُ بہٕ تہِ ترٛاوٕ زٕ ترٛےٚ فُٹہٕ تہٕ بیٚیہِ یہِ اتھ لَگہِ سیرِ ویرِتتھ دِیِو تُہۍ لِسٹہٕ تیٚلہِ حظ یی زیٚو صُبحن